سانہِ کَشمیٖری لینٛگویٚج چھِ اَمہِ موٗجوٗب یٖژہ خاص تِکیازِ یِم یٖژہ تہِ باقٕے لیٚنٛگویٚجز چھِ اردوٗ چھےٚ اِنٛگلِش چھےٚ عربِک چھےٚ فرسی چھےٚ تَمِل چھےٚ سُہ چھُ ہر کانٛہہ اِنسان وَنان أسۍ تہِ چھ سُہ ایٖزلی ہٮ۪کان آرام سان ؤنِتھ سۄ لیٚنٛگویٚج چھِ أسۍ ہٮ۪کان آرام سان یوٗز کٔرِتھ مَگر سٲنۍ یۄس یہِ کٲشِر لیٚنٛگویٚج چھِ یہِ چھُ نہ کہینۍ تہِ ہٮ۪کان ؤنِتھ تِکیازِ یہِ چھ واریاہ خاص یہِ چھِ واریاہ اَصٕل اکھ لیٚنٛگویٚج یہِ چھِ کِریٖٹھ تہِ یہِ چھِ سَہل تہِ یُس اَتھ دَپہِ نہ بہٕ گژھِ کٲشُر سَمجُھن تٔمۍ خٲطرٕ چھِ یہِ لیٚنٛگویٚج واریاہ ایٖزی تہٕ آسان مَگر یِم باقٕے لیٚنٛگویٚج چھِ تم چھِ أسۍ ہٮ۪کان تہٕ واریاہ آرام سان پٔرِتھ کٔرِتھ مَگر یہِ کٲشِر چھِ یہِ واتان چھِ یِژھ لیٚنٛگویٚج پوٗرٕ ورلڈس منٛز ہٮ۪کِو تُہۍ وٕچھِتھ یہِ کٲشِر لیٚنٛگویٚج چھ نہٕ اورٕ کٔہیٚنۍ تہِ کران تِکیازِ تِمن چھُ نہٕ تَگٲنی یہِ کٲشُر کَرُن اِنٛگلِش چھُ یوٗتاہ ایٖزی أسۍ چھِ سُہ آرام سان کران اردوٗ چھُ یٗوٗتاہ ایٖزی سُہ تہِ چھِ أسۍ آرام سان کران مَگر یُس یہِ کٲشِر لیٚنٛگویٚج چھِ یہِ چھِ واریاہ یُنیٖک تہٕ واریاہ اَصٕل تِکیازِ اَتھ چھُ نہٕ بیاکھ اَسہِ ہٮ۪کان شریٖک پیٚتھ کیٚنٛہہ تِکیازِ یہِ چھِ واریاہ اَصٕل لیٚنٛگویٚج کٲشِر لیٚنٛگویٚج چھِ واریاہ رٕژ لیٚنٛگویٚج